اَگَرے أسۍ وٕچھو بارہمُلہ ڈِسٹرکٕچ مَطلَب نَسلِیاتی مَطلَب یِہے لینٛگویج یا باقٕے چیٖز یِمَن چھِ یِہے کَشمیٖریی چھِ یِمَن زیادٕ تَر یا بارہمُلہ ڈِسٹرکَس چھِ بیٚیہِ چھُ ییٚتہِ مَطلَب پَنجابی لینٛگویج چھِ ییٚتہِ زیادٕ یہِ یِوان یہِ ماننہٕ وۄنۍ اَگَر أسۍ وٕچھو مَطلَب ییٚتہِ چھِ سٲری چھِ ییٚتہِ کَشمیٖرِیے کَشمیٖرِیی وَنان مَطلَب بارہمُلہ ڈِسٹرکَس مَنٛز وۄنۍ اَگَرے اَسہِ مَطلَب بیٚیَن جایَن پیٚیہِ گَژھُن یا کینٛہہ مَطلَب تَتہِ چھِ أسۍ یِہے مَطلَب کَشمیٖرِیی وَنان وَنان مَگر یِم یِمہ مَطلَب یِم ایٚجُکیٹِڈ چھِ یِمَن چھِ آسان ہَر کانٛہہ لینٛگویج مَطلَب بہٕ چھس ایٚجُکیٹِڈ یا بیٚیہِ کانٛہہ چھُ مَطلَب یِمو مَنٛز پوٚرمُت چھُ پوٚرمُت لیٚکھمٕتۍ چھِ یِم چھِ ہیٚکان آرام سان پَنٕنۍ مَطلَب لینٛگویج مَطلَب بیٚیِس بیٚیِس جایہِ مَطلَب بیٚیِس مُلکَس مَنٛز اَگَرے اردو آسَن وَنان أسۍ ہیٚکو کٔرِتھ اردو یا اِنٛگلِش آسَن وَنان ہیٚکو آرام سان اِنٛگلِش کٔرِتھ مَگَر اَگَرے ییٚتہِ تِم تِتھ کینٛہہ مَطلَب بُزرگ چھِ یِمَن مَطلَب یِمَن نہٕ امہِ وَرٲے کَشمیٖری وَرٲے چھُ کِہِیٖنۍ تَگان تِم چھِ کَران کٲم تِمَن چھ آسان گَایِڈ سۭتۍ یا چھ تِمَن آسان گایِڈ سۭتۍ یا چھُ مَطلَب یِم اَگَر تِمَن کُنہِ جایہِ آسہِ گَژھُن تِمَن چھ آسان تتھ خٲطرٕ دیُتمُت گایِڈ سۭتۍ تِمَن چھِنہٕ أسۍ یِتھ کٔنۍ سوزان کِہیٖنۍ تہِ یِمَن یِہے یٲژ لینٛگویج ٲسۍ تَگان تِمَن چھِ أسۍ سوزان گروپَس مَنٛز تیٚلہِ تِمَن چھِ آسان گایڑٕ ہٕنۍ سۭتۍ اصٕل پٲٹھۍ تہٕ تِم چھِ تٔمسٕے تھروٗ چھِ پَتہٕ تِم گَژھان یا سُے چھُ تِمَن بیٚیِس جایہِ پَتہٕ مَطلَب سَمجاوان وَمجاوان وۄنۍ اصٕل پٲٹھۍ مَطلَب اِمَن کیاہ پَزِ کَرُن اِمَن کیاہ مَطلَب یِم کیاہ چھِ یَژھان وَنُن بیٚکِس تِمَن چھُ آسان گایِڈ سۭتۍ سُے چھُ کَران وَنان مَطلَب یِمن یِم کیاہ چھِ یَژھان وَنُن یِمَن کیاہ چھُ کَرُن بیٚیِس جایہِ اَگَرے یِم کُنہِ جایہِ سوزووکھ وۄنۍ اَگَرے أسۍ وٕچھو زِ بہٕ چھسا ایٚویر اتھ نِش یہِ یُس زَن یہِ مَطلَب کانٛہہ گروپ چھُ آسان تیُتھ یِم زَن پانہٕ ؤنی چھِ آسان مَطلَب یِم چھِ نہٕ آسان مَطلَب یہِ اَگَرے أسۍ وٕچھو شَہرَن مَنٛز چھ آسان اَلَگ ماحول مطلب قَصبَن مَنٛز چھ آسان اَلَگ ماحول گامَن مَنٛز چھ آسان اَلَگ ماحول أسۍ چھِ یِوان گامَس سۭتی زیادٕ تَر مَطلَب أسۍ چھِ یِوان گامَس کُنُے مگر مےٚ چھنہٕ باسان اَسہِ مَنٛز چھِ کینٛہہ اَلَگ فَرَق تہٕ گامَن مَنٛز چھِ یِمَن قَصبَن مَنٛز چھِ کینٛہہ اَلَگ فَرَق تہٕ مطلب شَہرَن مَنٛز چھِ کینٛہہ اَلَگ فَرَق نہ ونٛکیٚن چھِنہٕ کٕہٕنۍ تہِ فَرَق تِژھ یُس زَن گامَن مَنٛز چھِ اَلَگ شَہرَن مَنٛز چھِ اَلَگ ییٚتہِ چھِ ونٛکیٚن مَطلَب ہِوُے چھُ ییٚتہِ لینٛگویج لینٛگویج یِم باقٕے چیٖز یِم چھِ ییٚتہِ ہِشی ونٛکیٚن پَکان سورٕے کینٛہہ یا وَتھَن بیٚہنُک طٔریقہٕ یا باقٕے چیٖز ییٚتہِ چھِ ونٛکیٚن ہِوُے پَکان مَطلَب فُل ڈِسٹرکَس مَنٛز یا فُل کَشمیٖرَس مَنٛز اَگر أسۍ وٕچھو یُس زَن بارہمُلہ ڈِسٹرکَس مَنٛز اَگَرے وۄتھنُک بیٚہنُک طٔریٖقہٕ یا باقیَن پَلوَن مَنٛز یہِ چھُ ییٚتہِ سیم سُہ ہر کُنہ جایہِ اگرے أسۍ وٕچھو وۄنۍ مَطلَب زَبانہِ ہُنٛد طٔریٖقہ طور طٔریقہٕ وَننُک بولنُک کتھ کَرنُک اتھ مَنٛز چھِ یِوان اتھ مَنٛز چھُ تھوڑا فیر فَرَق چھِ گَژھان مَطلَب لاسٹَس اَگَرے أسۍ وٕچھو اَگَرے أسۍ وٕچھو مَطلَب اَگر أسۍ وَنُن آسہِ کینٛہہ تہٕ اتھ مَنٛز چھ لینٛگویج زَبانہ مَنٛز چھ گَژھان تھوڑا فیرٕ فَرَق بارہمُلہ ڈِسٹرکَس مَطلَب اگر یہِ قَصبَن ہُنٛد یا شَہرَن ہُنٛد یا گامَن ہُنٛد یِمَن مَنٛز چھِ تھوڑا لینٛگویجَن مَنٛز چھِ گَژھان فَرَق واریاہ فَرَق چھِ گَژھان کَتھٕ کَرنَس مَنٛز چھِ گَژھان فَرَق مگر باقٕے وتھنَس بیٚہنَس مَنٛز چھنہ کِہیٖنۍ تہِ فَرَق سُہ چھُ سارنِیَن سیم